أسۍ ہَسا چھِ وازوان بَناوان وازوان بَناوُن چھُ واریاہ بیٚسٹہٕ مطلب کار وازوان گوٚو اَصٕل مطلب وازوانَس منٛز چھِ یِوان یَکھٕنۍ چھِ یِوان یِتھُے یَکھٕنۍ چھِ بَناوان تہٕ تَتھ چھِ گۄڈنؠتھٕے ماز اَنان تَتھ چھِ دِوان پھکر مازَس تَتھ چھِ ترٛاوان سورُے ٲلہٕ دالچِن منٛد پَتہٕ چھَس پھکَر دِوان پَتہٕ چھِنہٕ دۄد یِتھُے دۄد چھِ پھاٹناون تھاوان چھِ دۄد صحیح چھِ دۄد کران تیار صحیح تراوان چھِ دۄدس منٛزٕے ٹھوٗل ووٗل چھِ أسۍ تراوان دۄدس منٛزٕے پَتہٕ چھِ أسۍ تتھ سُہ گژھان چھُ سُہ ترٛیار کھوٗپرٕ چھِس تراوان ٲلہٕ چھِس تراوان دالچیٖن چھِس تراوان ترٛاوان چھِ سورُے تٔتھۍ منٛز بٕڈٲل بٕڈٲل چھِس ترٛاوان سبٕز ٲلہٕ چھِس ترٛاوان تہٕ پَتہٕ چھِ سُہ ماز کَڑان چھَانہِ پھیٚنِتھ چھِس ترٛاوان سُہ ماز دِژَس بیٚیہِ گرَکہٕ ژور تہٕ گوٚو دَیار بیٚیہِ ہسا چھِ رِستہٕ رِستَن چھِ سُہ ہَسا چھِ مژھ ژیٹا مَژھِ منٛزٕے چھِ پؠوان ترٛاوُن ٲلہٕ دالچہِ بٕڈٲل سَبٕز ٲلۍ چھِ پؠوان ہُتھ ترٛاوٕنہِ مژھِ پَتہٕ ہَسا چھِ پؠوان سۄ دَگٕنۍ تہٕ بَناوان چھِ تَتھ پَتہٕ چھِ مژھِ منٛزٕ پؠوان ٹھوٗل ترٛاوُن پَتہٕ چھِ پؠوان تَتھ ٲ مژٕرانٛگَن رَژھ لِٮ۪درِ رَژھ ترٛاوٕنۍ دِیُن چھُس آسان صحیح بَناوٕنۍ چھِس آسان رِستہٕ رِستہٕ پَتہٕ چھُ آسان تِم رِستہٕ آبَس منٛز ترٛاوٕنۍ دِنۍ چھُ آسان تِمن گرٛؠکہٕ پانٛژھ شےٚ گرٛؠکہٕ پَتہٕ چھِ گَنڈٕ کران برٛون گَنڈَن چھُ مسالہٕ ترٛاوان تَتھ چھِ ترٛاوان مَژرانٛگَن لِدٕر بٲدیان نوٗن تَتھ چھِ تراوان سورُے مسالہٕ ٲلہٕ دالچیٖن تیز پَتہٕ گرٕم مسالا میٖٹ مسالا چھِس تراوان تراوان چھِس پَتہٕ یِم رِستہٕ تہٕ بیٚیہِ چھِس پَتہٕ چھِس دِوَان گرٛؠکہٕ پانٛژھ شےٚ بیٚیہِ ہسا چھُ بیٚیہِ ہَسا چھِ ژامَن تہٕ ٹماٹَر ژامَن تہٕ ٹَماٹَر چھِ ژامَن چھِ کَرَان کٲم کَرَان چھِس پیٖس بَناوَان چھِ ژامَن چھِ تَلَن ژامَن چھِ مۄکلاوَان تٔلِتھ تہٕ پَتہٕ چھِس کیاہ چھِ وَنان تٔلِتھ تھاوُن کران چھِ ٹماٹر برٛون ٹماٹر تہٕ گنٛڈٕ ٹماٹرَن تہٕ گَنٛڈَن تروو مسالہٕ سۭتۍ ترووُکھ اَصٕل پٲٹھۍ مسالہٕ ترٛٲوُکھ ژامَن دِژَکھ گرؠکہٕ زٕ ژور تہٕ وٲج بۄن پَتہٕ چھِ روگَن جوش چھِ مطلب مژرانٛگن کۄرمہٕ چھُ یَکھٕنۍ چھِ تَبَکھ ماز چھِ میتھِ ماز چھُ یہِ یہِ چھُ آبہٕ گۄش چھُ کَباب چھِ مَطلب اَتھ منٛز چھِ واریاہ وجہ واریاہ واریاہ یِوان یِم رَننہٕ تَتھ چھِ وَنان وازوان وازوانَس منٛز چھِ بیٚیہِ آسان ترٛاوُن ٲلہٕ دالچیٖن بٕڈٲل سَبٕز ٲلۍ سبز پَتہٕ میٖٹ مسالا گرٕم مسالا کۄکُر چھُ آسان گۄکہ چِکَن مسالا چھُ آسان ترٛاوُن اَتھ چھُ گژھان تَمہِ سۭتۍ واریاہ مَزٕ تہٕ دوٚیِم کَتھ چھِ وازوان وازوانَس چھُ آسان الگٕے مَزٕ وازوان رَنُن چھُ آسان اَصٕل پٲٹھۍ مطلب دِلہٕ سان چھِ آسان وازوان رَنُن وازوانَس منٛز چھِ یِم یِم چیٖز بَنَن رِستہٕ چھِ بَنان کَباب چھِ بَنان یکھٕنۍ چھِ بَنان روغن جوش چھِ بَنَن آب گوش چھُ بَنان ژامَن چھِ بَنان تَبکھ ماز چھِ بَنَان میتھِ ماز چھُ بَنَان